زنٛدگی منٛز یُس مےٚ سارِوٕے کھۄتہٕ زیٛادٕ خراب تجربہٕ گوٚو سُہ چھ ییٚلہِ مےٚ موٹر بایسیکل أنۍ پلسر ڈۄڈ ہَتھ سی سی سُہ ہسا چھ واریاہ زیٛادٕ تیٖل کھٮ۪وان تہٕ بیٚیہِ چھنہٕ تیٖژاہ آرام دہ کیٚنٛہہ ٹریفِک جیمس منٛز چھ سۄ عذاب کران سۄ چھ نرِ تھکراوان سۄ چھ واریاہ وزنس منٛز تہِ واریاہ بیٚیہِ چھنہٕ تیٖژاہ تیز پکان یوٗتاہ دوٚیِم نفر چھ کھژان بیٚیہِ چھ اَکہِ دۄہ نہٕ اَکہِ دۄہ گژھان خراب گژھان